اہن حظ آ مےٚ چھِ واریاہ زیادٕ اٮ۪کٕسپیٖریَنٕس حظ یِم زَن یِم یِم چھِ آسان حظ ؤکیٖل چھِ آسان یِم چھِ اِنجَسٹٕس حظ کَران یِم چھُ کٲنٛسہِ سۭتۍ کَران ٹھیٖک سٕلوٗکی یا پُلیٖس چھُ آسان تِم چھِ رَٹان حظ رِشوَت چھِ رَٹان بےٚ گۄنہان چھِ پوزار حظ دِوان یا کانٛہہ تہٕ پَنچایت چھِ یِم چھُ یِم کھٮ۪وان حظ یِم فنڈ چھِ اورٕ تَران یِمَن غریٖبَن مۄنڈَن مِسکیٖنَن یا روڈٕ خٲطرٕ سُہ تہِ چھِ یِم کھٮ۪وان بیٛاکھ گوٚو تحصیٖل دار تحصیٖلدارَس اگر ٲکھتٕے چھُ آسان کانٛہہ دُکان سیٖز کَرُن حظ اَصلی ہیٚکہِ ہا نہٕ دُکان چھُ سیٖز آسان کَرُن کیٚنٛہہ یِم ہٮ۪کَن سیوٚدُے تِمَن ایز پٔر روٗلٕز یِم آسان چھِ گورمٮ۪نٛٹٕکۍ یِم ہٮ۪کَن تِمَن تِتھَے کٲٹھۍ سَمجھٲیِتھ زِ یہِ چھُنہٕ جان گژھان کِہیٖنۍ تَتھ چھِ تِم تِمَن دُکان کَران سیٖز پَتہٕ کھٮ۪وان باقیَن ہُنٛد رِشوت سُہ تہِ چھُ مےٚ اٮ۪کٕسپیٖریَنٕس بیٚیہِ چھُ مےٚ واریاہ زیادٕ یہِ کۄرٮ۪پشَن حظ کھران یِم زَن یِم پونٛسہٕ چھِ یِم ہٮ۪وان آختٕے ٲسِنۍ حظ اگر اِنسان آسہِ بےٚ گۄناہ تہٕ بےٚ تقصیٖر آسہِ تٔمِس تہِ چھُ رَٹان رِشوَت سُہ تہِ چھُ لیٖگَل کٲم حظ اِلیٖگَل کٲم چھِ سُہ بیٚیہِ گوٚژھ بہٕ چھَس یَژھان وَنُن زِ یُس زَن یہِ آفِشَلٕز چھِ یِم لَگ بَگ یِم زَن یِم چھِ ؤکیٖل یِم تہِ گٔژھۍ دِیانَت دار ایٖمان دٲری سان کٲم کَرٕنۍ یا پُلیٖس پَنچایت تِم تہِ گٔژھۍ دیٛان دٲری تہٕ ایٖمان دٲری سان کٲم کَرٕنۍ یہِ کۄرپشَن گٔژھۍ نہٕ یِم رَٹٕنۍ کِہیٖنۍ یِم گٔژھۍ نہٕ یِم پونٛسہٕ رِشوَت گٔژھۍ نہٕ یِم رَٹٕنۍ کیٚںٛہہ یہِ چھُ سٮ۪ٹھاہ بوٚڈ بارٕ گُناہ اَمہِ سۭتۍ دَزن جہنَمَس منٛز نارِ جہنَمَس منٛز اہن حظ آ